فِشنگ ہنٛز ٹیکنیٖک چھ أسۍ چھِ کران کٲم أسۍ ٲسۍ گۄڈٕ گاڈٕ زال انان پتہٕ ٲسۍ نایہِ کھژان پتہٕ ٲسۍ تراوان زال پتہٕ ٲسۍ کھالان یم گاڈٕ تراوان ٲسۍ تتھ پجہِ منٛز تتھ چھِ آسان پجہِ تتھ گوٚژھ نہٕ آب تہِ رُکُن سُہ آب تہِ اوس ژلان نیٖرِتھ وۄنۍ چھِ کرن کٲم وۄنۍ چھِ یِوان کٲنٛٹہٕ وۄنۍ چھِ بیہوان أکِس کدلس پٮ۪ٹھ تراوان چھِ کٲنٛٹہٕ بوٚن کُن تتھ چھِ کینٛہہ مکایہِ پھوٚل یا توملہٕ پھوٚل تھاوان لٲگتھ گاڈ چھِ یِوان تہٕ سۄ چھِ ہیٚوان پنٕنۍ کِن یہِ توملہٕ پھوٚل یا مکایہِ پھوٚل پھل پھوٚل کھیٚوٚن ییٚلہِ سۄ پھل پھوٚل چھِ ہیٚوان کھیٚوٚن سۄ چھِ بران یہِ کٲنٹہٕ ٲسس منٛز اندر بران أمِس چھُ یہِ پھسان یٔڑۍ منٛز یُس اسہِ یہِ کٲنٛٹہٕ چھُ آسان روٚٹمُت کدلس پٮ۪ٹھ چاہے کُنہِ بنڈس پٮ۪ٹھ اتھ چھِ کران کٲم اتھ چھِ یہِ چھِ کران درٕ اسہِ چھُ باسان گٲڈ پھسے پتہٕ چھِ ٲسۍ وار وار وار وار وار وار کھالان یہِ کٲنٛٹہٕ ہیوٚر کُن اۭن تہٕ گٲڑ چھِ آسان پھسیمٕژ تہٕ پتہٕ چھِ تُلن تہٕ رٹان چھِ گٲڑ أزکِس دورس منٛز چھُ مطلب فِشنگ چھِ ونکیٚن آسان ٹریٚمپریچر واریاہ ہاے انسان چھُ دپان بہٕ کر ٹایم پاس وۄنۍ چھِنہٕ تِم پرٲنہِ زمانٕکۍ تِم گاڈٕ زال کینٛہہ مطلب گاڈٕ زال ٲسۍ بونٛٹھ تراوان آز چھِ وۄنۍ کرن کٲم آز چھُ وۄنۍ یہے کٲنٛٹہٕ انسان تُلان بہوان چھُ آبہٕ بٔٹھس پٮ۪ٹھ تراوان چھُ گاڈٕ زال یہِ أتھۍ منٛز کٲنٛٹہٕ تراوان اتھ منٛز آبس منٛز اتہِ چہِ بیہوان چھُ أتی آرام سان سپیٚنڈ کران ٹایم أتی پتہٕ چھُ کران کٲم یِم گاڈٕ چھِ یِوان گاڈ چھِ یِوان سۄ چھِ ہیٚوان پھل پھوٚل کھیٚوٚن تہٕ پھسان چھِ سۄ گٲڑ اتہِ چھُ واریاہ مزٕ یِوان ٹیمپریچر چھُ آسان نیبرٕ واریاہ ہاے انسان چھُ بیہوان آرام سان اتھ دریاو بٔٹھس پٮ۪ٹھ یا سمنٛدر کِس بٔٹھس پٮ۪ٹھ أتے چھُ گژھان ٹایم تہِ سپیٚنڈ واریاہ مزٕ دار چھِ یہِ انسان سنٛد ہابی یہِ فِشنگ بییٚہِ چھِ کران کٲم پتہٕ چھِ یِوان تہٕ پننہِ اتھٕچ گٲڈ چھِ پانہٕ انسان کھیٚوان مزٕ بلاے چھِ یِوان پتہٕ